جِناب تُہۍ ؤنو مےٚ پَنُن ناو تُہۍ کَتہِ چھِو روزان تہٕ تۄہہ کَتہِ چھو تعلیٖم کٔرمٕژ حٲصِل تہٕ مٔزیٖد کیٚاہ چھُ یَژھان بیٚیہِ کَرُن بہٕ ہسا وَنہو پَنُن ناو میون ناو چھُ مُنفی جان بیٚیہِ چھُ میٲنِس مٲلِس ناو غلام محمد وانی مےٚ ہسا چھُ ایٹھہٕ پاس کوٚرمُت پریمری سکوٗلَس منٛز میٲنِس سکوٗلَس اوس ناو روز گاڈٕن اِنٛگلِش میٖڈیم سکوٗل ییٚتہِ مےٚ ٲٹھمہِ تام پوٚر تَتہِ پٮ۪ٹھ گٔیَس بہٕ ماڈل ہایر سیٚکَنٛڈری سکوٗل کیٚلم ییٚتہِ مےٚ ٹویٚلتھس تام پوٚر تَتہِ پٮ۪ٹھ چھَس بہٕ اکھ ڈِپلوما کران یَتھ ناو چھُ ایٚف ایٚم پی ایٚچ ڈبلو یُس اسلام آبادس منٛز چھُ ایٹ پریٚزنٛٹ چھَس بہٕ ایٚف ایٚم پی ایٚچ ڈبلو کران اَمہِ برۄنٛہہ کُن چھُ مےٚ کرُن جی ایٚن ایٚم